گۄڈنیُک ڈیٹ داہ ترےٚ زٕ ساس پانٛژھ زاس بہٕ کۄلہٕ گامہِ کِس أکِس دوٗر دَراز علاقعَس منٛز یَتھ ناو چھُ بوز گوم پانٛژھ اَگست زٕ ساس کُنہٕ وُہَس منٛز پھُٹ آرٹِکَل ییٚمِہ سۭتۍ وارہاہ نۄقصان گوٚو عام لُکَن تہٕ گٔیے واریاہ بےروزگار تہٕ بےٚبَس یِم یِوان گَژھان ٲسۍ تِہُنٛد یُن گَژھُن گوٚو بنٛد فون رٲبطہِ تہِ گوٚو بنٛد حالات گٔیے خراب واریاہس ٹایمَس شیٚے ستمبَر زٕ ساس اَرٕدَہس منٛز کوٚر مےٚ ٹُویلتھٕ پاس کرٛاس گٔیے واریاہ خۄش تہٕ آے وارہ مُبارکَس مام ماسہٕ پۄپھ دِتِکھ واریاہ پونٛسہٕ ییٚمِہ سۭتۍ مےٚ پنٛنٮ۪ن یارَن دوستَن پارٹی دِژ ترےٚ جُلاے زٕ ساس وُہَس منٛز اوس یارَس خانٛدَر تہٕ آے واریاہ پٔژھۍ تہٕ کھیوٚوُکھ ماز بَتہٕ بِریانی تہٕ گٔیے واراہ خۄش ترےٚ مارٕچ زٕ ساس کُنہٕ وُہَس منٛز کوٚر مےٚ مٲلۍ حج تہٕ گٔیے أمِس سۭتۍ اِیَر پورٹ تام تہٕ کھٔتۍ تِم جَہازَس تہٕ کٔرۍ تِم روانہٕ